بہٕ حظ چھَس کَرَن ڈِزایِن سِلٮ۪کٹ مےٚ حظ چھِ یِوان کَشٹَمَر تِم حظ چھِ دَپان ییٚمۍ تَرزُک ٲسۍ زِ ژٕ بَناوان ییٚمِس جامہٕ بیٚیہِ کیٚنٛہہ تِم حظ چھِ مےٚ وَنان ییٚمۍ طریٖقہ بَنٲوۍ زِ وۄنۍ نہٕ حظ چھُنہٕ مےٚ پَتہٕ ماینٛڈَس منٛز آسان سُہ کیٚنٛہہ بہٕ کِتھ کٔہ بَناو یِم چھِ مےٚ وَنان بہٕ حظ چھَس پَتہٕ یوٗٹیوٗب کھُلاوان تَمے پٮ۪ٹھ چھَس بہٕ وٕچھان یہِ کِتھ کٔٹھۍ چھُ بہٕ چھَس پَتہٕ ہٮ۪چھان تَمی پٮ۪ٹھ تہٕ لاگان چھَس بہٕ بَناوُن سُہ حظ چھُ گژھان واریاہ اَصٕل بیٚیہِ حظ چھُ اِسلام آباد لِباس گھر تَتہِ حظ چھُ اَبَیاہ ہیٚچھناوان بہٕ حظ چھَس تَمی ترزٕکۍ اَبَیاہ بَناوَن تَتی حظ چھُ مےٚ ہیٚچھمُت یِم اَبَیاہ بَناوٕنۍ بہٕ چھَس تَتے ہیٚچھان اَبَیاہ بَناوٕنۍ تَمے تَرزٕکۍ چھَس بہٕ اَبَیاہ بَناوان تہٕ دِوان حظ چھَس بہٕ پنٛنٮ۪ن کَشٹَمَرَن تِم حظ چھِ واریاہ خۄش گژھان ییٚلہِ بہٕ تِم بَناوان چھَس تِم چھِ واریاہ اَصٕل گژھان بیٚیہِ چھُ مےٚ یِہوٚے کَشٹَمَر ییٚلہِ وَنان چھُ مےٚ ییٚمۍ تَرزُک بَناو ژٕ بہٕ چھَس تیٚلے بَناوان تَمے تَرزُک چھُس بہٕ پَتہٕ ہیٚچھان بہٕ تہِ چھَس تَمے پٮ۪ٹھ ییٚلہِ مےٚ وَنان چھُ کانٛہہ یِتھ کٔہ بَناو ہُتھ کٔہ بَناو اَدٕ چھَس بہٕ پَتہٕ تِم ہیٚچھان